ہاں مےٚ حظ چھُ اَگر وُچھو أسۍ پَننہِ زِنٛدَگی اَنٛدَر مےٚ حظ چھِ بوزمُت پرانؠن نِش بڑٮ۪ن نِش یِم حظ مَدَر چھِ اَسہِ یا گَرینٛڈ فادَر چھُ اَسہِ یہِ حظ بٕڑِ بَب چھِ اسہِ تِہِنٛزِ زِنٛدَگِی اَنٛدَر تہِ مےٚ حظ چھِ بوزمُت یہِ بونٛٹھ زِ یہِ ٲسۍ کران کٲم اَز بونٛٹھ وُہ ؤری یا پٕنٛژٕہ یا تٕرہ ؤری آسان گرن انٛدر حظ دانٛد یا ونکیٚن تہٕ چھِ واریاہَن جایَن واریاہَن گامَن اَنٛدَر سٲنِس گامَس منٛز لگ بگ کم کم وۄنۍ نظرِ یِوان مےٚ چھِ وچھمُت تہِ پانہٕ تہِ برُونٛٹھ حظ ٲسۍ یِم دانٛد اَسان یا اَز تہِ چھِ دان یَتھ پؠٹھ أسۍ چل یَتھ کٲشِر پٲٹھۍ چُلہٕ چھِ وَنان تَتھ تَتھ پٲٹھۍ ٲسۍ رَنان بَتہٕ ٲسۍ رَنان تَتھ پؠٹھ سِیُن ٲسۍ رَنان یا چاے ٲسۍ بناوان یا کانٛہہ تہِ چیٖز پَتہٕ حظ ٲسۍ کَرن یِم کٲم یِمَے ٲسۍ تمہِ پَتہٕ تَتھ پتہٕ لِوان دٔج اَکھ ٲسۍ اَنان بیٚیہِ ٲسۍ میٚژ اَنان تَتھ پٮ۪ٹھ ٲسۍ میٚؠژِ منٛز ٲسۍ آب تراوان پَتہٕ ٲسۍ اکھ دٔج دٔج وَزناوان تَتھ منٛز ییٚلہِ لِوان ٲسۍ تَتھ میٚژ ٲسۍ تَتھ پٲلِش تَتھ ٲسۍ پٲلِش کران تَتھ ٲسۍ پٲلِش کران واریاہ بِہتَر آ سُہ اوس زَبردَست گژھان سُہ اوس شُوبوُن پتہٕ سُہ دان گژھان حظ پَتہٕ ٲسۍ بیٚیہِ تتھ پؠٹھ رَنان تہٕ بیٚیہِ ٲسۍ تِتھَے پٲٹھۍ کران مگر أزِچ کَتھ اَگر أسۍ کَرُو ؤنکیٚن چھِ ڈِجٹَل زَمانہٕ ؤنکیٚن چھِ ڈِجٹَل زَمانہٕ سورُے ؤنکیٚن اَگر أسۍ وُچھو ؤنکیٚن حظ چھِ اسہِ گَرَن منٛز روم ہِیٖٹَر چھِ یا ہِیٖٹَر چھُ یا اِنڈَکشَن کۄکَر چھِ یا رَیِس کُکَر چھِ یا پَرٛشَر کُکَر کانٛہہ تہِ چِیٖز چھُ ؤنکیٚنَس یا گیس چولہٕ چھُ یُس زَن گیس حظ چھِ ؤنکیٚن ہَر کانٛہہ چِیز تیار کران ہِیٖٹرَس پؠٹھ چھِ ہَر کانٛہہ چِیٖز تیار کران بَتہٕ چھِ رَنان أسۍ رَیِس کُکرَس منٛز سِیُن چھِ رَنان أسۍ گیسَس پؠٹھ حظ یا ہِیٖٹرَس پؠٹھ چھِ رَنان سِیُن ہَر کانٛہہ چِیٖز چھِ ؤنکیٚن ٲں ہَر کانٛہہ اَیٹَم ؤنکیٚنَس تیار کران حظ ؤنکیٚن مٲنِو تُہۍ ٲں پاورٕ ذٔریعہٕ یہِ چھِ تیار کران أسۍ یا حظ چھِ ؤنکیٚن اَکھ ڈِجٹَل زَمانہٕ پاورٕ ذٔریعہٕ یہِ چھِ أسۍ پَنٕنۍ زِنٛدَگِی ؤنکیٚن مٲنتو تُہۍ بونٛٹھ پکناوان حظ یَتھ منٛز چھِ أسۍ ہَر کانٛہہ پَنُن کھؠن چؠن چھِ یِوان حظ ژوٚٹ چھِ یِوان چاے چھِ یِوان بَتہٕ چھِ یِوان سِیُن چھِ یِوان ہَر کانٛہہ چِیٖز چھِ ؤنکیٚن أسۍ پاورَس پؠٹھٕے اِستعمال بناوان تہٕ پَتہٕ چھِ أسۍ تِم کھؠوان سُہ حظ چھِ أسۍ سانہِ زِنٛدَگِی ہُنٛد ؤنکیٚن اَصٕل چِیٖز گَژھان أکہٕ بونٛٹھ اوس اسہِ تمہِ سۭتۍ تھوڑا پرابلِم آسۍ نہٕ سُہ اوس واریاہ اَصٕل مگر تھوڑا اوس تکلِیٖف واتان سانؠن ماجَن بیٚنؠن یا بایَن اوس تکلِیٖف واتان سانؠن بٕڑن بُزرگَن اوس تکلِیٖف واتان اَز نہ حظ چھِ امہِ سۭتۍ تکلِیٖف واتان کینٛہہ بَلکہِ امہِ سۭتۍ پورٕ ڈِجِٹَل زِنٛدَگِی ؤنکیٚنَس سورُے بناونہٕ بناوان گیسَس پؠٹھ ہِیٖٹرَس پؠٹھ رَیِس کُکرَس پؠٹھ یا پرٛشَر کُُکرَس پؠٹھ